ٹیکنالوجی ہسا چھےٚ سانہِ تہٕ سانہِ فیٚملی یِمن منٛز زَن موبایِل فونٕچ کَتھ أسۍ کرو واریاہ زیادٕ مدتھ کٔرمٕژ اَلبتہٕ اَمِکۍ کیٚنٛہہ خراب چیٖز تہِ چھُ آسان یِمن گرٕ والین پَزِ دیان تھاوُن موبایل فونن ہسا چھِ مےٚ پٔرسٔنٔلی واریاہ مَدتھ کٔرمٕژ تہٕ بیٚیہِ میٛانہِ فیملی تہِ یِمن منٛز میٛٲنۍ اکھ بوٚے تہٕ اکھ بیٚنہِ چھِ بہٕ ہسا چھُس پَنٕنۍ پَڑٲے اَمہِ تھرٛوٗ کران یہِ ہسا چھُ اکھ اَصٕل ذریعہِ میٛانہِ پَڑایہِ خٲطرٕ تہٕ مےٚ ہسا چھُ اَمہِ سۭتۍ وٲقعی واریاہ زیادٕ مَدتھ میلان سانہِ فیملی ہٕنٛز کَتھ اَگر کرو تہٕ تَتھ منٛز تہِ ہسا چھِ میٛٲنِس مٲلِس میٛٲنہِ ماجہِ میٛون مول چھُ آسان ڈِیوٹی پیٚٹھ تہٕ تٔمِس تہِ چھُ گرٕ فون فون کٔرِتھ ہیٚکان تہٕ ییٚمہِ سۭتۍ چھُ اَسہِ ییٚمہِ سۭتۍ چھُ وٲقعی دُنیاہَس اکھ اَصٕل مدتھ میلیومُت